اَسلام علیکُم ورحمت اللہ یَس بہٕ آفسَس منٛز اوس کٲم کران گۄڈنِکُے دۄہ اوس میٛون مےٚ ٲسۍ نہٕ پَے کیٚنٛہہ مطلب یِتھٕ کٔنۍ چھُ کَرُن ہُتھٕ کٔنۍ چھُ کَرُن تھوڑا بہت ٲسۍ پَے پَتہٕ گٔے کٲم اَسہِ دِژیکھ اٮ۪ساٮٔین مینٹا اکھ ٹاسکا اکھ دِژیکھ اسہِ اَسہِ اوس بیلَنس شیٖٹ کَڈُن ؤریُک یُس پٔتِم ؤری اوس بیلَنس شیٖٹ اوس اَسہِ تَمیُک کَڈُن مےٚ کٔر کٲم مےٚ یِتھُے بیلَنس شیٖٹ کوٚڈ مےٚ کوٚڈ نہٕ پٔتِم ؤریہِ کِہیٖنٛۍ مےٚ کوٚڈ پانٛژھ ؤری برٛوٗنٛہِم بیلَنس شیٖٹ پَتہٕ گٔے کٲم یِتھُے حظ یہِ مےٚ لٔج پَے اَسہِ اوس پٔتمہِ ؤریُک بیلَس شیٖٹ کَڈُن مَگر مےٚ نا سا چھُنہٕ پٔتمہِ ؤریُک بیلَنس شیٖٹ کوٚڈمُت کِہیٖنٛۍ تہِ کریو پَتہٕ کٲم اَتھ ووٚن مےٚ اَتہِ اوس کَلٲرٕک اکھ مان ژٕ یُس میٛٲنہِ یَتھ ایٚکاونٹِگ سِسٹم سۭتۍ اوس نَفرا بیٛاکھ اکھ پَتہٕ ووٚن مےٚ تٔمِس یِتھٕ کٔنۍ کیٛاہ دٔلیل چھِ یہِ کیٛاہ چھُ گوٚمُت دوٚپُن ژٕ کڈ سا پٔتمہِ ؤریُک وا مَگر مےٚ سا اوس نوٚوُے جوایِن کوٚرمُت مےٚ نہَ سا ٲس پٔتمہِ ؤریِچ یہِ ڈِٹیلا وِٹیلا پےَ کیٚنٛہہ پَتہٕ دیُت تٔمۍ لاگِن شاگِن تہٕ دوٚپُن رَٹھ وُچھ ییٚمہِ پیٚٹھ کیٛاہ چھُ پٔتمہِ ؤریہِ ٹرٛانزیکشن گٲمٕژ پَتہٕ کر ژٕ اَمی پیٚٹھ پٔتمہِ ؤریُک بیلَنس شیٖٹ پَتہٕ یِتھُے کوٚر مےٚ پٔتمہِ پَتہٕ یُس سُہ تٔمۍ لاگِن واگِن دیُت پَتہٕ وُچھ مےٚ پٔتِم ؤریُک یہِ کیٛاہ چھُ ٹرٛانزیکشن گٲمٕژ کوتاہ چھُ آمُت کیٛاہ پرٛافِٹ کیٛاہ لاس رِیونیٛوٗ ہُہ یہِ تہِ اَز کوٚر مےٚ پٔتمہِ ؤریُک بیلَنس شیٖٹ تَمی وِِزِ پَتہٕ بَچے مےٚ کَمپٔنی ہِنٛدۍ جاب نتہٕ گٔیس بہٕ یارٕ مےٚ اوس نتہٕ پانٛژن ؤرین برٛوٗنٛہِم کوٚرمُت بیلنس شیٖٹ تَتھ کیٛاہ سا اوس کَرُن مےٚ دوٚپُس شاید چھُس سُے کَڈُن اَتہِ اوس اَگر نہٕ یمٔۍ بِچارن مدتھ کَرے یُس مےٚ کٔلٲرٕک اوس بیٛاکھ تٔمۍ اَگر مدتھ کرے کیٚنٛہہ مےٚ سا کَڈٕہَن جابہٕ منٛز تَوے تٔمۍ کٔر مےٚ مدتھ اس لیے ہیٚوک مےٚ سۅ پَنٕنۍ غلطی سُدٲرِتھ